مےٚ چھِ فیورِٹ سُن کۄکُر تہٕ سُہ چھِ یِتھ پٲٹھۍ رَنان گۄڈٕ چھِ سُہ اَنان تَتھ چھُ پٮ۪وان فُکَر دیُن پَتہٕ چھُ سُہ آب پٮ۪وَان تَتھ نٮ۪بَر کَرُن تہٕ سُہ چھُ پٮ۪وَان پَتہٕ فراے کَرُن وارہ اَصٕل پٲٹھۍ تہٕ بیٚیہِ چھِ تَتھ گَنٛڈٕ تہِ پٮ۪وان فراے کَرٕنۍ تہٕ پَتہٕ چھِ تِمَن ییٚلہِ تِم فراے گژھٮ۪ن اَصٕل پٲٹھۍ پَتہٕ چھِ تِمَن واریاہ مَسالہٕ یِوان ترٛاونہٕ یِتھ پٲٹھۍ زَن دالچیٖن لیٚدٕر مرژٕوانٛگَن نوٗن چھِ ٲلہٕ چھِ گَرٕم مَسالہٕ چھِ تَتھ چھِ ہٮ۪کَان أسۍ واریاہ ٹایپٕکۍ مَسالہٕ ترٛٲیِتھ یِتھ پٲٹھۍ اِنسانَس بٮ۪سہِ تہٕ بیٚیہِ چھِ پٮ۪وَان تَتھ پَتہٕ آب ترٛاوُن تہٕ پَتہٕ چھُ پٮ۪وَان سُہ لگ بگ دہَن مِنٹَن گیسَس پٮ۪ٹھ تھاوُن تہٕ گوٚو سُہ تَیار